پانٛژھ لچھ پانٛژتٲجی ساس شیٚے ہتھ تہٕ شیٚیہِ تٲجی ستھ لچھ ترٛنمتھ ساس ژور ہتھ تہٕ پانٛژھ ہٲٹھ زٕ لچھ ژۄیہِ تٕرٕہ ساس پانٛژھ ہتھ تہٕ شُستتھ نو لچھ ستشیٖتھ ساس ترٛےٚ ہتھ تہٕ پانٛژھ تٲجی اکھ لچھ ترٛووہ ساس ژور ہتھ تہٕ ژۄیہِ ترٕہ